اسلام علیکم اے جاوید صٲب چھِو حظ عبدل روٗف چھُس اَسہِ حظ اوس یہِ ماز حظ ضروٗرت کَٹہٕ ماز آ کَٹہٕ ماز یِم ہسا ٲس أڑجہِ دار اوس دہ کلوٗ ضروٗرت سَر آ مژھ ٲس پانٛژھ آ بیٚیہِ چِکن چھا تۄہہِ سَر آ تہٕ کۄکَر گٔژھۍ آسٕنۍ دہ کلوٗ تِم تہِ سَر

تِم چھِ پگہہ ضروٗرت پگہہ دہ بجے

سَر اوے کوٚر مےٚ فون نَتہٕ ترٕہا بہٕ صُبحن بہٕ تارٕہا سِیُن مےٚ دوٚپ ریٹھا ویٹھا ؤنو سَر اہن حظ خٔریٖدار

چِکن گَژھِ اکھ ہتھ ترٕٛہ تی حظ سمبٲلتھ کٔرِتھ سَر آ سَر بیٚیہِ یہِ کَتھ مگر ماز گَژھِ صاف حظ آسُن آ بالکُل لیٚوژ گَژھنہٕ چاروٲے آسُن آ ماز گَژھِ سان گَژھِ آسُن تی حظ آ فنگشن چھِ بَتہٕ ترٛامہِ جورہ چھِ نا

تہٕ سَر یہِ نا یہِ گَژھِ آز چھُ گَرمُک مسلہٕ چھُ یہِ تھٲے زیو صُبحن دہ بَجے سود دہ تانۍ تہِ اگر تُہۍ کٔرو ساڑٕ دہ تانۍ تہِ تیار گَژھہِ ہا آسُن صُبنٕے کیازِ آز چھُ گَرمُک مسلہٕ چھُ یہِ گَژھِ خراب گرِ پٔژھۍ یِن پگہہ پگہہ یِن تِم کالہٕ وٕنکیٚن کِس ٹایمس پٮ۪ٹھ پگہہ شامن یِن پٔژھۍ آ

بیٚیہِ سَر یہِ اہن حظ یہِ چَرٕب چربس اکھ زٕ کلوٗ تھٲیو چرٕب تہِ تھٲے زیو صافٕے پَہن تھٲے زیوَس تہٕ آ آ زٕ کلوٗ چرٕب تُہۍ لٮ۪کھِو یہِ بہٕ وَنو کیاہ کیاہ چھُ تۄہہِ تھاوُن اکھ تھاوُن یہِ أڑجہِ دار تھاوٕنۍ دہ کلوٗ سَر بیٚیہِ مَژھ پانٛژھ پھیرٕ پانٛژھ کلوٗ بیٚیہِ چھُ تھاوُن یہِ چَرٕب سَر زٕ کلوٗ آ چِکن دہ سَر دہ کلوٗ چِکنس کیاہ ونیو تۄہہِ سَر ریٹھ سَمبٲلِتھ کٔرِتھ اکھ ہتھ ترٕٛہ رۄپیہِ گَژھِ کۄکَر کلوٗ سمبٲلِتھ آ سَر رۄپین دہن ہُند چُھنہٕ مسلہٕ کینہہ مگر سَر یہِ گَژھِ آسُن چِکن تہِ گَژھِ آسُن صاف تہٕ ماز تہِ

بالکل بالکل سَر تہٕ یہِ تَرو أسۍ تیٚلہِ پگہہ تَرو گاڑِ منٛز نفر اکھ زٕ تار ووکھ سۭتۍ یہِ تارو صُبحن دہ ساڑٕ دہ تارو یہِ فون آ کیازِ سُہ یی صبحن یی سُہ اتھ دی زیو چکنس دی زیو یہِ ترٛامہِ ترٛامہِ ٹکھ حظ یہِ وازٕ سٕندِ خٲطرٕ آ بالکل سَر بالکل بس حظ دعۄیہِ خٲر دعۄیہِ خٲر ادٕ حظ اسلام علیکم